بالکُل یُس اسہِ مادری ٹاوُن چھُ سون شُپیان ڈِسٹرک اتھ خٲطرٕ یُس مےٚ ساروٕے کھۄتہٕ زیادٕ پسنٛدیٖدہ چیٖز چھ سُہ گوٚو ییٚتیُک مٮ۪وٕ تِکیٛازِ یتھ ٹاونس چھِ یِوان وننہٕ اٮ۪پٕل ٹاوُن ٹھیٖک چھا بالکُل آ اتھ چھُ یِوان اٮ۪پٕل ٹاوُن وننہٕ اینڈ سون اتھ چھُ وجہ وجہ چھُ اتھ خاص وجہ یہِ کہِ سون یُس تہِ ریہن سیہن یُس تہِ کانٛہہ چیٖز أسۍ پننہِ لایفہِ منٛز کران چھِ سُہ چھُ سورُے أتھی پٮ۪ٹھ سُہ چھُ سورُے أتھۍ پٮ۪ٹھ دارمدار تھاوان یوٗتاہ فصل نیرِ تیٖتیاہ چھِ انسان تیوٗتاہ چھِ أسۍ ہٮ۪کان پننہِ لایفہِ منٛز پننہِ زندگی منٛز کینٛہہ تہِ اٮ۪کٹوٹی کٔرتھ چاہے سُہ پرنٕچ کتھ چھِ چاہے سُہ کھٮ۪ن چٮ۪نٕچ کتھ چھِ چاہے سُہ ایٚیٲشی کرنٕچ کتھ چھِ تِکیٛازِ ییٚتۍ کٮ۪ن لکن ہُنٛد چھُ نمتھ پٔرسنٛٹ دارمدار أتھۍ ژوٗنٛٹھس پٮ۪ٹھ اینڈ ژوٗنٛٹھ چھُ اسہِ پننہِ ڈِسٹرکُک یُس أسۍ ونو اسہِ چھُ سُہ قومی مٮ۪وٕ پننہِ ڈسٹرکُک شُپیان ڈسٹرکُک تِکیٛازِ شُپیان ڈسٹرکٕچ پہچانٕے چھ ژوٗنٛٹھ